میون سوال چھِ وَنان کہِ کۄپوارِ ضِلعس مَنٛز کَم کَم چھِ مین یِم ہٮ۪لتھ کِیَر فٮ۪سَلٹیٖز یِم مطلب تٕہٕنٛز تۄہہِ چھُو خیال تھاوان ہَسپَتال کِلنِک چھِ ہٮ۪لٕتھ سٮ۪نٛٹٲرٕس چھِ کہِ تِم چھا مطلب کہِ اٮ۪فٲڈیبٕل کہِ تُہۍ ہیٚکِو تِم تُہۍ ہیٚکِو تِم اٮ۪فٲڈ کٔرِتھ تُہۍ ہیٚکِو دَوا أنِتھ تُہۍ ہیٚکِو ہَسپَتالَس منٛز گٔژھِتھ علاج کٔرِتھ تہٕ کووِڈ کِس دورانَس منٛز مطلب کہِ یِمَن ہَسپَتالَن منٛز کِژھ کٲم کٔرٕکھ پَنٕنۍ کہِ بہٕ وَنہٕ سون کۄپور ہاسپِٹَل یُس چھِ اَتہِ چھِ وقتہٕ وِزِ سٲری ڈاکٹر تہٕ آسان اٮ۪وٮ۪لیبٕل اگر أسۍ گَژھو کہِ اَسہِ کہِ پَنٕنۍ پَنٛنِس ڈاکٹرَس نِش چھُ اَلَگ گژھُن اَسہِ چھےٚ سِکِن دود اَلَگ أسۍ ہٮ۪کو سِکِن ڈاکٹرَس نِش سُہ آسہِ اٮ۪وٮ۪لیبٕل أسۍ ہٮ۪کو جَنٛرَل فِزِشَنٕز چھِ آسان اٮ۪وٮ۪لیبٕل پرٛٮ۪تھ کُنہِ چھِ آسان پَنُن پَنُن ڈاکٹر اٮ۪وٮ۪لیبٕل کہِ دَوا تہِ چھِ بَنان اٮ۪فٲڈیبٕل ریٹَس پٮ۪ٹھ کہِ دَوا چھُ آسان سورُے مطلب وٕچھ ایز کَمپِیٲڈ تُہۍ وٕچھِو حظ بیٚکِس اگر أسۍ وٕچھو کہِ گام کہِ شَہَر کہِ شَہَر کِنِس نہٕ آز چھِ تھوڑا فَرق آسان گام ٹاونٕکٮ۪ن ہَسپَتالَن کہِ تِکیٛازِ تَتہِ چھِ آسان واریاہ ہَسپَتال چھِ آسان اٮ۪وٮ۪لیبٕل ڈیولَپمٮ۪نٛٹٕز چھِ آسان وۄنۍ گوٚو أسۍ اگر وٕچھو کووِڈَس کووِڈَس منٛز تہٕ کوٚرُکھ یِمو واریاہ پَنُن یہِ کووِڈ بٮ۪ڈٕز ٲسۍ آسان سٲری ڈاکٹر ٲسۍ بیٚہوان نٔرسہٕ ٲسۍ بیٚہوان پَنُن پان ٲسۍ تھاوان خطرَس منٛز مگر پیشَنٛٹَن ٲسۍ کَران کِیَر پیشَنٹَن ٲسۍ بیٚہوان ٹھیٖک دَوا ٲسۍ تھاوان اٮ۪وٮ۪لیبٕل پرٛٮ۪تھ کیٚنٛہہ اوس آسان یِتھ کٔنۍ چھِ آسان یِم تہِ چھِ کِلنِکَن چھِ آسان الگ پَتہٕ پرٛایویٹ کِلنِک چھِ آسان کہِ کٲنٛسہِ چھِ آسان طاقت سُہ چھِ دَپان نَہ بہٕ گژھٕ کِلنِکَن پٮ۪ٹھ چھُ بیٚہوان کانٛہہ کَرِ تَتہِ یہِ یُس اَگَر کانٛہہ یی سُہ کَرِ ہَسپَتالَس مَنٛز تہٕ ٹٮ۪سٹ سٲری ٹٮ۪سٹ چھِ گژھان ڈاکٹَر تہِ چھُ آسان دَوا تہِ چھُ بَنُن وقتہِ طور کیٛاہ دَوا کیٛاہ تھایہِ ضوٚرَتھ مطلب علاج تہِ چھِ گژھان کُنہِ ساتہٕ چھِ آسان تیُتھ کیٚنٛہہ دود یَتھ نہٕ مطلب دوا سۭتۍ چَلہِ کیٚنٛہہ کہِ سُہ آسہِ تَتھ پیٚیہِ سٔرجٔری ہٕنٛز ضٔروٗرت پَتہٕ چھِنہٕ یہِ ٹٮ۪نٛشَن کیٚنٛہہ کہِ وۄنۍ گَژھو أسۍ سٔرجٔری کَرنہٕ خٲطِر گژھو أسۍ سرینگر یا أسۍ گژھو بارہمولہ أسۍ کَرون پیشَنٛٹ رٮ۪فَر یا أسۍ وَنو تٔمِس ییٚتہِ چھَنہٕ کانٛہہ اَصٕل اَصٕل سٔرجَن سُہ کَرِہی ژےٚ سٔرجٔری یا دَوا چھَنہٕ ییٚتہِ تیُتھ کِہی تِم مےٚ چھَنہٕ ضٔروٗرَتھ پٮ۪وان کِہیٖنۍ یہِ چھُ اللہ تعالیٰ سُنٛد شُکُر کہِ اٮ۪وٮ۪لیبٕل چھِ آسان پرٛٮ۪تھ کیٚنٛہہ ڈاکٹٲرٕس تہِ چھِ آسان اَصٕل سٔرجَن تہِ چھُ آسان یِم پرٛٮ۪گنِٹ لیڈی چھِ تِمَن چھِنہٕ پٮ۪وان ضوٚرَتھ کہِ تِم تام گژھَن اٮ۪ل ڈی یا کیٚنٛہہ سورُے کیٚنٛہہ چھِ اَتہِ آسان اٮ۪وٮ۪لیبٕل دَوا تہِ چھُ آسان ڈاکٹٲرٕس تہِ چھِ آسان اَصٕل تہٕ کووِڈَس منٛز تہِ کوٚرُکھ تِمو واریاہ اَصٕل ییٚمِس ییٚتَس ضٔروٗرت اوس پٮ۪وان پرٛٮ۪تھ کیٚنٛہہ اوس آسان اٮ۪وٮ۪لیبٕل پَنٕنۍ پَنٕنۍ بٮ۪ڈ ٲسۍ آسان تِمو پَنٛنہِ جایہِ لوٚڑُکھ تِمو تہِ واریاہ پَتہٕ ییٚمِس آسہِ ہے ییٚمِس گژھان اوس تٔمِس ٲسۍ واریاہ کِیَر تہٕ کَران